عام طور ییٚتہِ چھُ واریاہ زیادٕ مَزٕ لگان مےٚ چھُنہٕ باسان کانٛہہ ٹیٛوٗرِسٹہٕ ہیٚکہِ ییٚتہِ ٲں مان ژٕ ؤلۍ ؤلۍ گھرٕ گٔژھِتھ ٹوٗ ٲں ییٚلہِ تہِ ییٚتہِ ٹیٛورسٹہٕ چھِ یِوان تِم چھِ آسان ریٚتَن چھِ آسان تِم ییٚتہِ دۄن ریٚتَن چھِ آسان تِم ییٚتہِ تریٚن ریٚتن چھِ آسان تِم ییٚتہِ تِکیٛازِ تِمن چھُ ییٚتکِس ٲں ییٚتکِس وازٕوانَس مَزٕ لگان ییٚتکِس کَلچَرَس مَزٕ لگان تِم تہِ ییٚلہِ یور چھِ یِوان تِم چھِ ییٚتیٛک کلچر پَسَنٛد زیٛادٕ کران ییٚتیٛک ٲں رہن سہن پَسَنٛد کران ییٚتیٛک ٲں ییٚتیُک ٲں آرٹ ہینٛڈی کرٛافٹہٕ کلچر چھِ تِم ییٚتہِ پَسَنٛد کران تہٕ تم چھِ واریاہن دۄہن چھِ عام طور ٹیٛورسٹہٕ روزان زیادٕ تر چھِ روزان أڑۍ چھِ روزان ریٚتَس أڑۍ چھِ روزان دۄن ریٚتَن أڑۍ چھِ روزان ترٛیٚن ریٚتَن یہِ چھُ تِمن پٮ۪ٹھ کران ڈِپیٚنٛڈ تِمن کیٛتھ مَزٕ آو ییٚتہِ ییٚمِس یُتھ مَزٕ یی ییٚتہِ سُہ سُہ گُزارِ تِتھۍ دۄہ تیٖتیٛاہ دۄہ ییٚتہِ